اٮ۪نٹَرٹینمٮ۪نٛٹ اٮ۪کٹِوٹیٖز کیٛاہ چھِ سٲنِس علاقَس منٛز أسۍ چھِ کِرکَٹ ہٮ۪کان گِنٛدِتھ أسۍ چھِ ہٮ۪کان کھو کھو گِنٛدِتھ أسۍ چھِ ییٚتہِ واریاہ چھِ وَنان سَزَس چھِ أسۍ گِنٛدان تَتھ چھِ أسۍ گِنٛدان بیٚیہِ چھِ اَسہِ سُومِنٛگ پوٗل ییٚتہِ نزدیٖکھٕے أسۍ چھِ تَتہِ سوٗمِنٛگ ہٮ۪کان کٔرِتھ